وعلیکُم سلام زعفران چھِ گَژھان واریاہ درٛۅگ مرژٕوانٛگَن پٮ۪نَو کٲشِر سَستٕے زعفران چھِ گژھان یُتھ تُہۍ نِیوٗ تَتھ چھِ مطلب گۅڈٕنیُک قٔسم اَکھ سُہ چھُ واریاہ درٛۅگ گَژھان سُہ چھُ گژھان پَنٛژاہ ساس ہیوٚر ہیوٚر پَتہٕ یُس دوٚیِم چھُ سُہ چھُ تھوڑا ؤستھٕے پہم آسن تِم سُہ گژھَیو ییٚتہِ ترٕٛہ ساس ہیٛوٗ تۄہہِ یُس ترٛیٚیِم پیٚیِو تۅہہِ پَنٛژاہ ساس یہِ چھُ واریاہ درٛۅگ گژھان نہَ نہَ نہَ تِکیٛازِ سُہ چھُ واریاہ مُشکِل آسان تَمِچ سۄ پرٛوڈکشَن تِم پٮ۪نو تۅہہِ سَستٕے سُہ پیٚوٕ تۄہہِ شےٚ ہَتھ سَتھ ہَتھ ہیٛوٗ آ یہِ چھِ تتھ منٛز کِلوَن منٛز تہِ یِوان کٕننہٕ گرٛامَن منٛز تہِ یِوان کٕننہٕ پَتہٕ چھُ تۄہہِ پانَس تانۍ تُہۍ نِیِوا گرٛامَن منٛز کِنہٕ کِلوَن منٛز گرٛام وُچھِو نا تُہۍ پَتہٕ پانَے پَنٛژاہ ساس گوٚو کِلوٗ تہٕ پَتہٕ وُچھتَو پانَے گرٛام کۭتِس پیٚیہِ تُہۍ کٔرِو اَتھ پانَے حِساب اَدٕ حظ اَدٕ حظ